کۄلگٲمۍ ضِلَس منٛز چھِ واریاہ بٔڑۍ بٔڑۍ شَخصیت مَثلن شیخ نورالدین ؤلی سید حُسین سِمنانی شاد رَمضان جَلال کول اَتہِ چھِ واریاہ خۄش کَرنٕچ جاے مَثلن اہربَل کو کَوثر ناگ وغٲرٕ